یُس یہِ کٲشُر زَبان چھِ دۄہ کھۄتہٕ دۄہ چھےٚ آمٕژ یہِ مٔشراونہٕ مٔشراونہٕ کِتھ پٲٹھۍ چھِ آمٕژ ییٚلہِ حظ بَچہٕ زیٚوان چھُ أمِس چھِ گۄڈٕ پٮ۪ٹھٕے أسۍ اُردو کرناوان اَنگریٖزی کرناوان کٲشُر چھِ نہٕ أمِس أسۍ ہیٚچھناوان کِہینۍ تہِ نٕے برونہمِس زَمانَس منٛز اوس گۄڈٕ ٲسۍ کٲشُر کران بَچہٕ سکوٗلَن منٛز ٲسۍ کٲشُر کران کالجن منٛز ٲسۍ کٲشُر کران أزکِس زَمانَس منٛز اَگر أسۍ آز سکوٗل نِموکھ تِمو منٛز چھُ گۄڈٕ نرسٔری کَلاس پٮ۪ٹھٕے بَچن اُردو کرناوان اِگلِش کرناوان اَتھ کٲشرِس چھِ نہٕ دِلچسپی دِوان کِہینۍ تہِ نہٕ سٲنۍ یِم پرٲنۍ سٲنۍ یِم وۄستاد چھِ یِمو تہِ چھُ سکوٗل پٔرمٕتۍ یِم تہِ چھِ اَنگریٖزی زانان اُردو زانان مَگر یِمو چھُکھ لۄکٔچارٕ کٲشُر کوٚرمُت یِمو چھُنہٕ لۄکچار پٮ۪ٹھٕے اُردو کورمُت کِہینۍ تہِ نہٕ اَسہِ پَزِ پَچن یِم زیٚوان چھِ زیادٕ تر کٲشُر کٲشِر لینگویج منٛز کٔشیٖر زَبانہِ منٛز کَتھ کَرٕنۍ ہاں اُردو تہِ چھُ ضروٗری اِنگلِش تہِ ضروٗری مَگر اَسہِ پَزِ زیادٕ دِلچسپی بَچَس کٔشیٖر کٲشر لینگ زَبٲنۍ منٛز کَتھ کَرٕنۍ ہیٚچھناوُن کیازِ کہِ اَگر نہٕ أسۍ یہِ کرو کِہینۍ دۄہ کھۄتہٕ دۄہ یُس نٔو جینریشن آسہِ تِمن آسہِ نہٕ پَیی کٲشُر چھُ کیاہ تِمن آسہِ نہٕ پَییی سکوٗلن منٛز پزِ اَسہِ خۄصوٗسی سِبجکٹ چھِ کَشمیٖری سَبجیکٹ سکوٗلَن منٛز پَزِ اَسہِ زیادٕ فوکَس کَرُن کالجن منٛز پَزِ زیادٕ فوکَس کَرُن اَتھ پَزِ پروگرام کَرٕنۍ اتھ مَدر لینگویج یَتھ أسۍ وَنو بَچن ہیٚچھناوُن کٲشُر پانہٕ کرو ییٚلہِ أسۍ پانہٕ کرو کٲشُر تیٚلی ہیٚچھِ بیاکھ بَچہٕ تہِ کٲشُر ییٚلہِ أسۍ پانہٕ کرو نہٕ کٲشُر کِہینۍ بَچہٕ ہیٚچھِ نہٕ پانٕے کٲشُر کِہینۍ تہٕ أزکِس زَمانَس منٛز چھِ بَس یِمے چیلینجز سکوٗلَن منٛز یِوان فیس کرو أزکِس زَمانَس منٛز کیازِ یِمو چھُ نہٕ لۄکٔٹہِ پٮ۪ٹھ کٲشُر ہیٚچھمُت بچو کِہینۍ تہِ ییٚمہِ باپَتھ زیادٕ تر پرٛفر پرٮ۪تھ کٲنسہِ اَنگریٖزی زَبٲنۍ پرٛفر زیادٕ کھۄتہٕ زیادٕ کٲشُر پَزِ اَسہِ کرُن کٲشُر پَزِ اَسہِ ہیٚچھُن بَچہٕ ہیٚچھناؤنۍ کَمپٕلیٖٹ کٲشُر گرِ تہِ کَتھ کَرٕنۍ وۄتھو تہٕ نٮ۪برٕ کٔنۍ تہِ کَتھ کَرٕنۍ کٲشِر پٲٹھۍ امی سۭتۍ ییٚلہِ أسۍ سٲری کَرو کٲشِر پٲٹھۍ کَتھ تیٚلی کرٕنۍ ییٚلہِ أسۍ کٲشِر پٲٹھۍ کَتھ کرنٕچ کوٗشِش کرو سٲری تیٚلی پَکہِ کٲشُر کانٛہہ زَبان برونٛہہ نہ تہٕ دۄہ کھۄتہٕ دۄہ چھِ واریاہ مُشکِلات یَتھ دُنیاہَس منٛز مطلب سٲنۍ کٔشیٖر منٛز کٲشِر زَ زَبان یۄس چھِ